یُس مےٚ پَسنٛدیٖدہ ساینٹِسٹ چھُ یٔمۍ واریاہ رِسٔرٕچ چھُ کوٚرمُت یوٗنیٖؤرسَس پٮ۪ٹھ یا سولَر سِسٹَمَس پٮ۪ٹھ سُہ چھُ ایلبٲٹ ایٚنسٹاین یُس زامُت اوس ژۄد ژۄداہ پنٛداہ مارٕچ ژۄ ژۄداہ مارٕچ اوس سُہ زامُت کِنہٕ پنٛداہ مارٕچ اَرداہ شیٚتھ کُنشیٖتھَس منٛز جٔرمٔنی منٛز تہٕ مودمُت اوس سُہ پَتہٕ یا وَنہٕ ہوس ییٚمہِ دُنیا ییٚمہِ عالمہٕ اوس سُہ گوٚمُت پَتہٕ اَرداہ اَپریل کُنوُہ شیٚتھ تہٕ پانٛژھ وَنٛزاہَس منٛز سُہ موٗد یوٗنایٹِڑ سٹیٹَس منٛز پِرٛنسٹَنَس منٛز نیٚو جٔرسی منٛز تہٕ تٔمِس ٲسۍ ترٛےٚ ترٛےٚ شُرۍ ٲسۍ تٔمِس اَکھ اوس تٔمِس کوٗر یَس ناو اوس لیٖزرَل آنسٹاین بیٚیہِ ٲسِس نیٚچی زٕ یَس ناو اوس ہٮ۪نس ایلبٲٹ اینسٹاین بیٚکِس اوس ناو اٮ۪ڈوٲڈ اینسٹاین یہِ چھُ شاید أمِس اوس ترٛےٚ اَکھ ٲسٕس کوٗر اَکھ بیٚیہِ ٲسٕس نیٚچی زٕ تہٕ أمِس یُس زَنان ٲس

تہٕ بیٚیہِ یِم ایلبٲٹ اینسٹاین چھِ واریاہ واسٹہٕ رِسٔرٕچ کٔرمٕژ یِمَن پٮ۪ٹھ بہٕ یمۍ سٕنٛدۍ تِم پیرَنٛٹٕس ٲسۍ أکِس اوس ناو ۂرمَن اینسٹاین تہٕ بیٚکِس اوس ناو پولاین اینسٹاین تٔمۍ چھِ کٔرمٕژ واریاہ واسٹہٕ رِسٔرٕچ یَتھ یوٗنیٖؤرسَس پٮ۪ٹھ یا وَنہوس یا سولَرسِسٹَمَس پٮ۪ٹھ یہِ اوس یہِ اوسمُت اَکھ واریاہ اَصٕل ساینٹِسٹہٕ یوٗتاہ چھُ مےٚ أمۍ سٕنٛدِس بارَس منٛز پوٚرمُت